سٲنِس ایریاہَس منٛز چھِ اَکثر زیادٕ یِوان وٕچھنہٕ کاو تہٕ بیٚیہِ ہارِ تہٕ یِمَن ہِنٛز تعداد چھِ آسان سٲنِس ایریاہَس منٛز واریاہ زیادٕ اَکثر چھِ یِم آسان صُبحن شامَن پَنٛنہِ بولہِ کَران پَنٛنہِ آواز منٛز گٮ۪وان تہٕ یِمے چھِ یِوان زیادٕ سٲنِس ایریاہَس منٛز لَبنہٕ اَمہِ علاوٕ چھِ میون فیٚورِٹ بٲڈ چھِ اَکھ چھِ بُلبُل تہٕ بیٚیہِ چھِ پٮ۪رٹ طوطہٕ ییٚمِس وَنان چھِ